سٲنِس منٛز سٲنِس منٛز یُس پاوَر محکمُک چھُ تھومُت ٹای ٹایِم وقت تھومُت پاورس سُہ چھُ آسان کہِ تِم چھِ تھاوان پاوَر تہٕ پَتہٕ نِوان زٕ زٕ گٲنٛٹہٕ کَران منٛزٕ پاوَر بنٛد دۄن دۄن گٲنٛٹَن چھِنہٕ اَسہِ آسان پاوَر کہِ بَتہٕ چھِ آسان بَرابَر دۄہَس ژَٹان دۄن گٲنٛٹَن راتَس ژَٹان دۄن گٲنٛٹَن پاوَر کیازکہِ یِمو چھُکھ آسان تھومُت اَتھ خٲطرٕ وقت بَرابَر تُہلہِ ژَٹان کُنہِ تہِ ساتہٕ منٛز منٛزٕ منٛزٕ منٛزٕ چھِ ژھٮ۪نان یہِ کُنہِ ساتہٕ چھِ لٲن پٮ۪وان پَتھَر ٹرانَسفارمَرَس کیٚنٛہہ خرٲبی گَژھان ییٚمہِ کِنۍ ییٚمہِ وِزِ ییٚمہِ کِنۍ پاوَر چھِ اَسہِ نِوان تہٕ مگر ہُتھ کٔنۍ چھُکھ تھومُت یِمو زٕ زٕ گَٲنٛٹہٕ منٛز یِمو تھومُت آرام اَتھ پاورَس تہٕ وٕ گوٚو بَہارَس منٛز چھِ چَلان مَگر وَنٛدَس منٛز چھِ اَسہِ گژھان وارِیاہ زیادٕ پاورَس مُشکِلات وَنٛدَس منٛز چھِ یِم نِوان دۄہَس تھاوان کَمس کالَس دۄہَس نِوان پاوَر تہٕ راتَس تہِ آسان کَمسٕے کالَس پاوَر دۄن دۄن ترٛٮ۪ن ترٛٮ۪ن گٲنٛٹَن ترٛاوان یِم وَنٛدَس منٛز پاوَر ییٚمہِ ساتہٕ ییٚمہِ سۭتۍ رَنُن پاکُن لایٹہِ گاشَس تہِ مُشکِلات چھِ گَژھان یُس أزکِس زَمانہٕ وارِیاہ زیادٕ مُشکِلات چھِ کیٛازِ کہِ أزِچ زَمانٕچ یُس زِندگی چھِ یہِ چھِ سٲری دارمدار گژھان پاورَس پٮ۪ٹھ کَران پاورَس پٮ۪ٹھ دارمدار اِسلیے گَژھِ نہٕ پاوَر نیُن پاوَر گَژھِ ژوٚوُہ گٲنٛٹہٕ آسُن زٕ زٕ گٲنٛٹہٕ اَگَر نِنۍ تہِ تِتہِ چھِ ٹھیٖک مگر وَنٛدَس چھِنہٕ ٹوٹَل وَنٛدَس چھِ زٕے گٲنٛٹہٕ یِم پاوَر ترٛاوان یُس مطلب لُکَن خٲطرٕ چھِ وارِیاہ زیادٕ پَریشٲنی ہُنٛد معاملہٕ بَنہٕ